مےٚ چھُ باسان زِ پرٛٮ۪تھ کُنہِ زَبان چھِ آسان پَنُن پَنُن میچھَر تہٕ یِتھَے کٔنۍ چھِ کٲشِر زَبان تہِ میچھَر اَکھ أسۍ ہٮ۪کو نہٕ اَکھ لینٛگویج بیٚیِس لنٛگویج سۭتۍ کَمپِیَر کٔرِتھ کینٛہہ